وعلیکُم سَلام آ کُم چھِو حظ بِلکُل حظ آ ٹھیٖک حظ تُہۍ چھُو تُہۍ چھُو فَیملی نا یَتھ چھُ مُختلف روٗم حظ اکھ روٗم چھُ تہٕ تَتھ گژھِ کِرایہِ حظ تۅہہِ راتَس اگر تُہۍ بِہِو تَتھ گژھِ کِراے تۄہہِ پنٛداہ شَتھ رۄپیہِ حظ اَتھ روٗمَس منٛز چھُو تۄہہِ یہِ فیسَلٹی اَتھ منٛز آسہِ ایل سی ڈی ویل سی ڈی لٲگِتھ بیٚیہِ حظ چھُ اَتھ منٛز اَتھ آسٮ۪ن فین تہٕ بیٚیہِ چھِ بیڈ وٮ۪ڈ حظ اَتھ اَتہِ یہِ گژھِوٕ تۄہہِ پنٛداہَن شَتَن حظ راتَس آ بِلکُل بِلکُل تُہۍ تۄہہِ چھُ بیٛاکھ روٗم چھُ اَتھ حظ چھِ اَمہِ کھۄتہٕ زیادٕ کِراے حظ اَتھ منٛز یہِ ہسا چھُ اَسہِ روٗم واریاہ بوٚڈ اَتھ منٛز چھِ اَسہِ زٕ بیٚڈ ترٛےٚ بیڈ ترٛٲوِتھ حظ اَتھ منٛز یِیِوٕ لگ بگ تُہۍ کٔژ نَفَر حظ چھِو فیملی ہٕنٛدۍ ٹھیٖک حظ ٹھیٖک اَتھ ہَے تۄہہِ چھُ یہِ برابر حظ مگر بیٛاکھ روٗم تہِ چھُ یَتھ أکِس پٮ۪نو تۄہہِ پنٛداہ شَتھ یُس زَن بیٛاکھ روٗم چھُ تتھ چھُ ایٹیچ واش روٗم تہِ اَتھ چھُ ایل سی ڈی تہِ لٲگِتھ اَتہِ چھُ واے فاے تہِ تہٕ اَتہِ حظ چھِ یہِ تہِ کوٗلِنٛگ کیٛاہ کوٗلَر تہِ چھُ اَتہِ باضٲبطہٕ پٲٹھۍ حظ تۄہہِ گژھو نہٕ کُنہِ چی دِقعت بیٚیہِ چھُ اَتھ تَمام سِنٛک وِنٛگ چھِ أنٛدرٕ کَنی لٲگِتھ اگر یہِ ترٛیٚشہِ ہُنٛد اِنٛتظام تہِ چھُ اَسہِ یہِ گژھِوٕ تۄہہِ یہِ اکھ روٗم گژھِوٕ تۄہہِ پانٛژترٕٛہن شیٚتَن رۄپیَن حظ یہِ یہِ چھُ یُس زَن یہِ پنٛداہ شیٚتھ وول چھُ یہِ چھُ سیٚکَنٛڈ سِٹوری پٮ۪ٹھ حظ یہِ کَمرٕ یہِ اکھ آ بیٛاکھ چھِ یورٕ حظ پارکہِ ہُنٛد انتظامات تہِ چھِ پا تُہۍ ہیٚکِو پَنٕنۍ گٲڑۍ آرام سان پارک کٔرِتھ ہوٹلہٕ کِس یُس زَن نٮ۪برٕ کَنہِ اَتھ پَنٕنۍ اَکھ جاے چھِ پارکِنٛگ خٲطرٕ آسہِ تھٔومٕژ حظ اَتھ پیٚوٕ تۅہہِ پارک فیٖس حظ اَلگ پٲٹھۍ آ اَہَن حظ آ تُہۍ ہیٚکِوٕ بِلکُل بِلکُل تُہۍ ہیٚکِو آن لاین تہِ بُکِنٛگ حظ کٔرِتھ ٹھیٖک چھا

آ تُہۍ تُہۍ کٔرِو حظ کٲم اَتھ چھِ یہِ لگ بگ آسان سیٹرڈے سَنڈے یۄس زَن چھِ آسان تَمہِ دۄہ چھِ آسان زیادٕ رَش تُہۍ ہیٚکِو تَمہِ دۄہ برٛونٛٹھ پَہم بُکِنٛگ کٔرِتھ حظ بیٚیہِ یُس زَن اَتھ پارَک فیٖس چھُ پارَک فیٖس حظ چھُ أکِس گاڑِ حظ تھاوان ڈاے ہَتھ رۄپیہِ حظ

آ یہِ چھُ یہِ چھُ فیٖس حظ پارَک فیٖس الگ حظ پٮ۪وان اَسہِ نہَ حظ تُہۍ وُچھِو نا پَنٕنہِ آیہِ فیسَلٹیٖز کیٛاہ چھُ تہٕ تُہۍ یِیِو پَتہٕ تَمے آیہِ آ بِلکُل حظ یُس زَن یہِ پانٛژترٕٛہَن شیٚتَن منٛز اَسہِ یہِ چھُ اَسہِ روٗم اَتہِ حظ چھِ أسۍ دِوان یہِ تۄہہِ بیٚوریجِز ویوریجِز پٮ۪نو یا تُہۍ کھٮ۪ن چٮ۪نُک آرڈر کٔرو یہِ پیٚوٕ تۄہہِ الگ ریٹَس حظ سُہ اَمہِ مٔزیٖد چھُ اَسہِ بیٛاکھ روٗم یَتھ زَن سٮ۪وَن تھاوزَنٛٹہٕ چھِ گژھان رینٛٹ حظ راتَس اَتھ سیٚوَن تھاوزَنٹس منٛز یِیٖوٕ تۅہہِ کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن تَمام اورے حظ آ بِلکُل حظ بِلکُل تُہۍ کٔر حظ یِیِو ٹھیٖک حظ تُہۍ تُہۍ کٔرۍزیٚو تَمے آیہِ برٛونٛٹھٕے کٔرۍزیٚو تُہۍ آن لایِن بُکِنٛگ حظ تُہۍ ہیٚکِو آرام سان یِتھ تہٕ تُہۍ ہیٚکِو ییٚتہِ یۄس زَن ییٚتہِ فیسَلٹی چھِ تُہۍ ہیٚکِو ییٚمیُٛک معاینہٕ حظ کٔرِتھ پاوَر گژھِ نہٕ کیٚنٛہہ پاورُک چھُنہٕ کٕہٕنۍ ٹٮ۪نشَن واے فایُک چھُنہٕ کٕہٕنۍ ٹٮ۪نشَن مےٚ ووٚنوٕ تۄہہِ ڈِفرَنٹہٕ روٗمٕز وِتھ ڈِفرَنٹہٕ فیسَلٹیٖز ووٚنوٕ مےٚ تۄہہِ آلرَیٚڈی تہٕ چلو شُکریہ سَلامُ علیکُم